میون یُس یہِ نَگیٹِو اٮ۪کٕسپیٖریَنٕس روٗز دوٚیِم چیٖز یُس مےٚ آرڈَر کوٚر وٮ۪بسایٹہِ پٮ۪ٹھ سُہ اوس یہِ زِ مےٚ ٲس اَکھ کرٛیٖم کٔرمٕژ آرڈَر تَمہِ خٲطرٕ بٕتھہِ خٲطرٕ مےٚ اوس بُتھ واریاہ زیادٕ خراب گوٚمُت مےٚ کٔر اکھ کرٛیٖم آرڈر تَمہِ خٲطرٕ کَرے مےٚ سۄ کُس کرٛیٖم ٲس سۄ ٲس گانیَرٕچ کرٛیٖم ہسا ٲس سۄ سۄے کَرے مےٚ آرڈر مے دوٚپ بہٕ وٕچھٕ مےٚ کیُتھ روزِ اَمہِ سۭتۍ بُتھ گۄڈٕنیُکُے یہِ مےٚ کٔر سۄ آرڈَر کٔر مےٚ سۄ آز سۄ وٲژ واریاہ لیٹ واریاہ ٹایِم لوٚگ تَتھ واتنَس کَم آز کَم لٔگۍ تَتھ دَہ دۄہ گۄڈٕنیُکُے یِہوٚے ٹایم چھِ لَگان واریاہ زیادٕ واتنَس دوٚیُِم یُس منٛز سُہ آسان چھُ ؤلِتھ آسان چھُ سُہ اوس نہٕ اَصٕل کِہیٖنۍ سُہ اوس پھُٹمُت ترٛیٚیِم یہِ ییٚلہِ مےٚ سُہ کھُلو سُہ اوس أنٛدرٕ تہِ پھُٹمُتُے یُس یَتھ مَنٛز سۄ کرٛیٖم آسان چھےٚ ڈَبَس منٛز سُہ اوس خراب گوٚمُت انٛد ہٮ۪تھ سورُے گوٚو یہِ چھےٚ اَمہِ دوٚیمہِ پرٛوٚڈَکٹٕچ ترٛیٚیِم وۄنۍ یُس یہِ تَتھ منٛز سۄ ہُریمٕژ ٲس سۄے مٔژھ مےٚ بٕتھِس مےٚ دوٚپ سَہلٕے چھُ وَنہِ وۄنۍ کَرٕ بہٕ یوٗز اَگر اَصٕل اوس ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے یُتھُے مےٚ سۄ کرٛیٖم بٕتھِس مٔژھ کالہٕ مٔژھ مےٚ سۄ ہٕتھِس بہٕ ؤژھٕس صُبحٲے مےٚ ووت بُتھ مےٚ وٕچھ واریاہ زیادٕ بُتھ پَنُن خراب گوٚمُت دانہٕ درٛامٕتۍ اٮ۪لَرجی ٲس مےٚ درٛامٕژ مےٚ اوس کَشُن یِوان تَمہِ کرٛیٖمہِ سۭتۍ پَتہٕ تَوَے مےٚ کٔر سۄ پَتہٕ اٮ۪وایڈ یُتھُے مےٚ پَتہٕ تِمَن فون کوٚر دوٚپمَکھ یِتھ پٲٹھۍ مےٚ ٲس کرٛیٖم کٔرمٕژ آرڈَر اَمہِ سۭتۍ گٔے مےٚ یہِ یہِ پرٛابلِم مےٚ درٛایہِ دانہٕ کَشُن درٛاوُم اٮ۪لَرجی درٛاوُم ہا ییٖتِس مےٚ یہِ أنۍ اگر رۄپیہِ ہَتَس مےٚ ٲسۍ سۄ أنۍمٕژ تَتھ لوٚگ مےٚ ساس رۄپیہِ پٮ۪ٹھٕ دوٚپمَکھ یِتھ پٲٹھۍ اَمِچ وجوٗہات کیٛاہ چھِ یہِ کرٛیٖم تٕہٕنٛز واریاہ زیادٕ خراب بیٚیہِ وٲژ نہٕ ٹایمَس پٮ۪ٹھ تہِ نہٕ کِہیٖنۍ تہِ نہٕ لَگ بگ لٔگۍ اَتھ دَہ پَنٛداہ دۄہ یور واتنَس حالانٛکہِ چیٖز چھِ واتان گۄڈٕنٮ۪تھ کَرے مےٚ اَکھ پرٛوٚڈَکٹ آرڈَر سُہ ووت ژوٚوُہَنٕے گَھنٹَن منٛز ووت سُہ بیٚیہِ اوس سُہ واریاہ زیادٕ اَصٕل تہِ یہِ پرٛوٚڈَکٹ یُس یہِ تُہُنٛد چھُ یہِ کیٛازِ ووت یوٗتاہ لیٹ بیٚیہِ کیٛازِ گوٚو مےٚ اَمہِ سۭتۍ بُتھ خراب تہٕ بہٕ کَرنہٕ وۄنۍ یہِ چیٖز کَرنہٕ بہٕ وۄنۍ اِستعمال تہِ زٕہۭنۍ تہِ تِکیٛازِ اَتھ لٔگۍ مےٚ دَہو رۄپیہِ بَدلہٕ پَتہٕ ہَتھ رۄپیہِ پٮ۪ٹھ